یِمن مُقابلَن ہُند سامنہٕ بُزرٕگ حَضراتَن سٲنِس ڈِسٹکَس منٛز کَرٕنۍ چھِ پیوان تَتھ منٛز چھُ تِہُند ہٮ۪لٔتھ اِشوٗز یِوان یَتھ منٛز تِمن سِکیٖمَن ہُند فٲیدٕ چھُنہٕ یِوان دِونہٕ یِم زَن سَرکارَن واریاہ برونہہ بدلامژٕ آسہٕ بُزرٕگ حضراتَن چھےٚ نہٕ اولڈ ایج ویلفِیر سِکیٖمَن ہُند کانہہ تہِ فٲیدٕ یِوان کیٚنہہ نہ چھُ ہَسپَتالَن منٛز تِہِندِ باپَت مُفُت دوا دِنہٕ یِوان تہٕ ٹرانَسپوٹ سِسٹم تہِ چھُ واریاہ کھستہٕ تِمَن چھُ پیوان رَنگہٕ رَنگہٕ مُصیٖبَتن ہُند تہٕ مُشکِلاتَن ہُند سامنہٕ کَرُن رِٹایرمینٹ کِیر گِوِنگ تہِ چھُنہٕ تِمن یِوان اَصٕل پٲٹھۍ دِنہٕ تِکیازِ سرکار چھِ واریاہ طور پٲٹھۍ کھستہٕ تہٕ لُکن چھُنہٕ یِہُند کانہہ تہِ فٲیدٕ واتان